شُپین جامعہٕ مسجِد ہی مال ناگ راے پیٖر کی گلی علی آباد سرٲے مغل روٗڈ یم چھِ واریاہ جاے یوٚت زَن سیاح چھِ گژھان کوثر ناگ تہِ چھِ اتھ منٛز بیاکھ جاے لُکھ چھِ واریاہ زیادٕ تعدادس منٛز یِمن علاقن آ گژھان چَکرن تہِ بر پور لُطف اندوز چھِ تِم سپدان